ہِنٛدوستانَس چھِ اَکھ واریاہ وسیع ہِسٹرٛی تہٕ اَمِکۍ فرٛیڈَم فایٹَٲرٕز چھِ واریاہ زیادٕ عظیٖم تہٕ یِمَو زَن اَکھ أہم رول ادا کوٚرمُت چھُ مُلکٕکۍ سِٹرَگلہٕ خٲطرٕ تہٕ بیٚیہِ پَنُن پان آزاد کَرنہٕ خٲطرٕ یِمَو زَن آزٲدی لٔب بِرٛٹِش کالِنِیل روٗل نِش یِمَو اِنڈیوجوَلَو لوٚڑ تَھکہٕ روٚس کوٚرُکھ پَنُن پان قۅربان تہٕ زیٚو دِژٕکۍ مُلکَس آزادی تہٕ بچووُکھ پَنُن پان برٛٹِشَن ہٕنٛدِ ظٲہِم روٗلہٕ نِش اَتھ مُہمہِ منٛز یِم زَن بٔڈۍ بٔڈۍ ریگولیشنٔری ایکٹیٛوٗسٹٕز ٲسۍ تِم آیہِ اکے ساتہٕ یَکجا برٛونٛہہ کُن تہٕ کوٚرُکھ پَنُن پان فارغ اِمپیٖرلِزٕم تہٕ کالنِلِزم نِش آزاد اَتھ مُہمہِ منٛز زن یِم گرٛیٹ لیٖڈٲرٕس چھِ تَتھ منٛز اوس موہن داس کرٛم چند گانٛدھی سردار بھایۍ والا پَٹیل لالا لاج پت راے بیٚترِ یِمَو زَن ہِنٛدوستان مُلُک آزاد کوٚر تہٕ لُکھ چھِ اَز آزٲدی وُچھان تہٕ سۄ چھِ تِہٕنٛدے دٔسۍ وُچھان ہِنٛدوستان گوٚو کُنوُہ شیٚتھ ستٲجی یَس منٛز آزاد تہٕ زٕ ساس ترٛووُہَس منٛز چھِ سَتسَتھِم آزٲدی دِوَس مناونہٕ آمُت تہٕ اَتھ اَتھ مُہمہِ منٛز لوٚڈ لیٖڈرَو واریاہ اَصٕل پٲٹھۍ تہٕ کوٚرُکھ قومُک ناو روشَن یۄس آزٲدی زَن أسۍ اَسہِ بُتھِ کَنہِ چھِ اَتھ منٛز چھُ برٛونٛہمٮ۪و یِم زَن کلاکار چھِ تِمَو چھُ واریاہ زیادٕ لوٚڈمُت